ہیٚلو وعلیکُم اسلام تُہۍ ؤنتو مےٚ تُہۍ کَر پٮ۪ٹھ چھِو ایٚڈمِٹ اچھا تُہۍ ؤنتو مےٚ تُہۍ چھِوٕ دَوا بَرابَر ہیٚوان تُہۍ ؤنتو مےٚ تُۄہہِ کیاہ تَکلیٖف چھُو

تُہۍ ؤنتو مےٚ تۄہہِ ٲسوٕ یہِ پرابلِم گۄڑٕ پٮ۪ٹھٕے کِنہٕ یہِ نَنیوٕ وٕنہِ وٕنی مےٚ چھ باسان تۄہہِ چھِو یہِ پرابلِم آبہٕ سۭتۍ گٔمٕژ تِکیازِ آب گَژھِ ہَمیشہ صاف چیوٚن اَسہِ گَژھِ پانَس سۭتی اَکھ آبہٕ بوٚتَل تھاوٕنۍ گَرِ یُس تہِ اَنو تِکیازِ پریٚتھ کُنہِ جاے چھُنہٕ آسان صاف آب کِہیٖنۍ تہِ تُہی ؤنتو مےٚ تۄہہِ چھا مَطلب یِم چیٖز چھا مَطلب کیاہ کیاہ چھِ بیٚیہِ کیاہ کیاہ سِمٹَمٕز چھِ تۄہہِ یِمو چیٖزو منٛز مَطلب یِم ٲسیا گۄڑٕ پٮ۪ٹھٕے کِنہٕ یِم لٔگۍ وٕنۍ مَطلَب یِم تۄہہِ سِمٹَم ؤنِو لایِک تۄہہِ چھِوٕ آسان اَکھ دَگ چھِ آسان یہِ ٲسا گۄڑ پٮ۪ٹھٕے کِنہٕ وٕنۍ وٕنۍ ہی ننیوٚو اچھا اچھا